پانٛژَن کَنٛٹریٖزَن ہُنٛد ناو چھُ وَنُن اکھ گوٚو اَسٹرٛیلیا دٔیِم گوٚو کٮ۪نَڈا ترٛیٚیم گوٚو چَینا ژوٗرِم گوٚو جٔرمٕنی پوٗنٛژِم گوٚو اِنٛڈیا